ہیٚلو وعلیکُم سلام ؤنِو حَظ اَہَن حَظ آ ؤنِو جِناب اَدٕ کیٚنٛہہ چھُنہٕ یہِ کہِ بہٕ یمہٕ کاجہِ پوٚتُس حَظ چلو شُکریہ